کیٚنٛہہ دۄہ برٛونٛٹھ وُچھ مےٚ اکھ نیؤز کہِ ییٚلہِ مَدٲرٕس ڈے اوس ہَر کُنہِ سکوٗل یُس تہِ سکوٗل چھُ تِمو کٔر ماجہِ اِنوایِٹ نتہٕ آسہٕ یِوان پیرینٛٹ اِنوایٹ کَرنہٕ فادر مٲلۍ ٲسۍ یِوان اِنوایِٹ کَرنہٕ مَگر اَز وُچھ مےٚ یہِ نیؤز کہِ گۄڈٕنِکۍ لَٹہِ آیہِ ماجہِ اِنوایِٹ کَرنہٕ تَمہِ سۭتۍ باسٮ۪و ماجٮ۪ن کہِ اَسہِ تہِ چھِ اہمِیت یِم سکوٗل وٲلۍ چھِ یِم ٹیٖچر چھِ تِمَو دِژ اہمِیت ماجہِ بُلایَکھ یِمَو دِژ اَوے اہمِیت کہِ یُس ہسا بَچہٕ چھُ أمِس چھُ خاص رول نَباوان اکھ موج یۄس أمۍ سُنٛد تعلیٖم تربِیٖتَس منٛز چھِ أمۍ سُنٛد ماجہِ ہُند اکھ اَہم رول آسان تہٕ تِمَو دیُت اکھ کَتھِ پٮ۪ٹھ زور کہِ ماجہِ ہُند رول چھُ بَچہٕ سٕنٛدِ تَربِیَتَس تعلیٖم منٛز خاص اہمِیت تھاوان گۄڈٕنِکہِ لَٹہِ وُچھ مےٚ یِم نیؤز کہِ ماجہِ ہسا آیہِ سکوٗلَن منٛز بُلاونہٕ تَمہِ سۭتۍ باسٮ۪و ماجٮ۪ن تہِ کہِ اَسہِ کٲژاہ اہمیت چھِ بَچٮ۪ن تہِ کہِ اَسہِ کٲژاہ اہمیت چھِ خاص نیؤز باسے مےٚ اَمہِ موٗجوٗب کہِ مےٚ ہسا وُچھ کیٚنٛہہ ٹیٖچر تِمَو کٔر پارٹِسِپیٹ تِمو ہسا چھیٚلۍ پَنٕنٮ۪ن ماجٮ۪ن ہٕنٛدۍ کھور تہٕ تِمو دِژ بَچن تہِ یہِ تربِیت کہِ تُہۍ تہِ ہسا چھٔلیو ماجٮ۪ن ہٕنٛدۍ کھور تِکیٛازِ ماجہِ ہُنٛد اکھ خاص ما موج چھُ پَنُن زِنٛدگی ہُنٛد ٹایم دِوان بَچہٕ بَناونس منٛز بَچہٕ سٔنٛدۍ تعلیٖم منٛز بَچہٕ سٔنٛدۍ تربِیٖتس منٛز تِمَو چھٔلۍ کھور تِمَو دِژ بَچن یہِ تعلیٖم کہِ اَگر ہسا ماجہِ تُہۍ یُتھ یوٗتاہ چھِو کَران تُہُنٛد زِنٛدگی چھِ بَناوان تُہُنٛد فرض تہِ چھِ تِہٕنٛدۍ کھور چھَلٕنۍ تَمیُک مقصد اوس یی کہِ تِہُنٛد فرمابردار بَنُن تِہُنٛد عزت تِہُنٛد احتِرام کرُن یہِ نیؤز باسے مےٚ کَرَنٛٹ نیوزو منٛز باسے مےٚ یہِ واریاہ دِلچَسپ نیؤز تہٕ بہٕ گٔیَس واریاہ مُتٲثر سکوٗلچہِ اَمہِ کامہِ سۭتۍ کہِ تِمَو دِژ ماجہِ ہٕنٛدِس اہمِیتَس واریاہ زور